ریٖسٮ۪نٛٹلی کٔر اَسہِ اَکھ اِوٮ۪نٹہٕ مُنعقد یَتھ منٛز زَن میٛٲنِس پِترِس بٲیِس اوس خانٛدَر تٔمِس کوٚرُکھ أکِس ڈِسٹرکَس یُس ڈِسٹرک واریاہ دوٗر چھُ تَتھ ڈِسٹرکَس ناو چھُ بارہمُلا ییٚلہِ أسۍ تور گٔے اَسہِ لوٚگ واریاہ ٹایِم تور واتنَس ییٚلہِ أسۍ تور وٲتۍ اَسہِ کوٚرُکھ تَتہِ اَصۭل پٲٹھۍ استقبال بیٚیہِ ٲسۍ تَتہِ کشمیٖری سانٛگٕس تہِ ٲسۍ تِم گٮ۪وان پَتہٕ گوٚو اَسہِ واریاہ ژیر أسۍ ہیٚکۍ نہٕ واپَس وٲتِتھ کیٚنٛہہ اِس لیے بیٖٹھۍ أسۍ پَتہٕ راتَس تٔتھۍ تِمَو کوٚر اَسہِ پَتہٕ تِمَو دیُت اَسہِ کشمیٖری وازٕوان